وعلیکُم سلام اسلام علیکُم شیٖراز احمد چھِو حظ

اَسہِ حظ ناو محراج احمد چھُس بہٕ اَہَن حظ اَسہِ حظ اوس یہِ ہاوُس بوٹ ریٚنٹَس پٮ۪ٹھ ضروٗرت اَہَن حظ أسۍ ٲسۍ فُل فیملی اَسہِ اوس ہاوُس بوٹ ریٚنٹَس پٮ۪ٹھ ضروٗرت اَہَن حظ ڈَلَس تہٕ بیٚیہِ چیٖز ویٖز وُچھِن سٲلِم ڈَلٕکۍ اَہَن حظ فُل فیملی مےٚ ؤنۍتو یہِ ریٚنٹَس پٮ۪ٹھ کوٗتاہ ہیٚیِو تُہۍ اَہَن حظ کھٮ۪ن چٮ۪ن ہٮ۪تھ حظ کھٮ۪ن چٮ۪ن ہٮ۪تھ کھٮ۪ن چٮ۪ن ہٮ۪تھ اَہَن حظ فُل فیملی چھِ أسۍ أسۍ چھِ ٲٹھ بٲژ حظ چھِ أسۍ اَہَن حظ فُل فیملی اَہَن حظ موسم چھُ تَوے تَوے ووٚن نا اَسہِ موسم چھُنا یُتھُے اَصٕل چھُ تَوے مَزٕ تہِ اَتھ ہفتَس پٮ۪ٹھ حظ اَہَن حظ اَہَن حظ ؤنِو اَہَن حظ اَہَن حظ اَہَن حظ تُہۍ ؤنِو ریٚنٹَس پٮ۪ٹھ کوٗتاہ گَژھِ کھٮ۪ن وٮ۪ن ہٮ۪تھ کوٗتاہ گَژھِ ہفتَس پٮ۪ٹھ

ہے سُہ حظ سُہ حظ چھُ ژوٚر گَژھان تتھ سُہ چھُنا ژوٚر گَژھان

اَہَن حظ اَمہِ برٛونٛہہ اَمہِ برٛونٛہہ اَمہِ برٛونٛہہ تہِ حظ ٲسۍ یتھ پٮ۪ٹھ ریٚنٹَس پٮ۪ٹھ تھٲومٕتۍ پٕنٛژٕہ ساس رۄپیہِ تُہۍ چھو اَز نوٚوُے ونان پانٛژترٕٛہ ساس رۄپیہِ بَرابر حظ ہفتَس ہفتَس اوس برابر تَمہِ دۄہ تہِ

اَہَن حظ برابر ڈَلَس أسۍ حظ بَڈگامہِ روزان اَہَن حظ ہَے نہَ أسۍ چھِ لٔڈیٖز چھِ اَتھ مَنٛز ژور مرٕد چھِ ژور اَہَن حظ نہَ نہَ شُرۍ چھُ نہٕ کٕہٕنٛۍ تَمہِ نِش رٔچھِن خۄدا نہَ حظ اَہَن حظ بہٕ ونہٕ تۅہہِ ؤنِو وۅنۍ کوٗتاہ گَژھِ کوٗتاہ گَژھِ ہَفتَس پٮ۪ٹھ ریٚنٹَس پٮ۪ٹھ تُہۍ ؤنِو وۅنۍ

بس حظ دُعا عزت تھٲونو خۄداے اَہَن حظ اَہَن حظ اَدٕ حظ اَدٕ حظ اَدٕ سا اسلام علیکُم